اسلام علیکُم تُہۍ چھِوٕ اَلکریٖم ریٚسٹورنٹ سٔرکٕل روڈ پُلواما مےٚ اوس اکھ آرڈَر مےٚ اوس پَننِس دوستَس خٲطرٕ بَریانی اکھ کَرٕنۍ آرڈَر تُہۍ ہیٚکوٕ یہِ سوٗزِتھ